ہیلو السلام علیکُم اَہَن حظ تُہۍ چھُو حظ ٹھیٖک تُہۍ کَم آ ناو کیٛاہ حظ چھُو مےٚ ٲسۍ فارَم زٕ ژور آمٕتۍ اچھا ٹھیٖک اہن حظ ؤنِو حظ اۭں اۭں بِلکُل اَہَن حظ

آ یُس اَسہِ اَزُک یہِ چھُنہٕ حظ یُس اَزُک سیٖزَن یِم اَسہِ آز ٹیوٗرِسٹ چھِ یِوان یِم چھِ یِوان یِموٕیو موٗجوٗب مطلب یہِ چھِنہٕ حظ زَن ییٚتہِ کانٛہہ دۄہ مَناوان یا کانٛہہ یِم چھِ یِوان اَمے موٗجوٗب تۄہہِ کیٛاہ چھُو مطلب تۄہہِ چھُوا کُنہِ دۄہَس پٮ۪ٹھ یُن یا پَگاہ چھِ عیٖد مُیٖلاد النبی یا کینٛہہ خاندر چھُو وٕچھُن تۄہہِ ٹھیٖک مان ژٕ سون یہِ وٕچھُن کَلچَر ٹرٛیڈِشَن اچھا ٹھیٖک اہن حظ اۭں اۭں اہن حظ ٲسۍ تٔتھۍ حظ اَسہِ چھِ پگاہ چھِ اَسہِ آز کیاہ ڈیٹ گوٚو اَز گوٚو سَتووُہ اَسہِ چھِ ترٛےٚ ژور پَگاہ خاندَر بہٕ حظ سوزنو تۄہہِ ہُتھ کٔنۍ اِنوِٹیشَن کاڈ اَصٕل پٲٹھۍ اۭں اَہَن حظ اَہَن حظ اۭں بہٕ سوزمو نہٕ حظ تۄہہِ دوٚیمہِ ترٛیٚیِمہِ چھِنا تُہۍ ییٖزیو أکِمہِ أکہِ کٔرۍزیو مےٚ تُہۍ فون یُتھُے تُہۍ یُتھُے تُہۍ یور وٲتِو بازر پَتہٕ حظ کَرمو بہٕ تَتہِ پٮ۪ٹھ تُہۍ پانَے یہِ اَنمو بہٕ تَتہِ پٮ۪ٹھ تُہۍ تھوڑا دِمو بہٕ تۄہہِ یِتھ کَن اَسہِ کیٛازِ چھُ آسان مطلب اَسہِ چھِنہٕ حظ آسان خاندَر اَسہِ چھِ آسان سۄ یہِ دۄن دۄن مٲنزِ راتھ تہٕ بیٚیہِ خانٛدَر مٲنٛزِ راتھ دۄہ چھِ اَسہِ یِوان ہورٕ یِم مطلب مہرِنۍ سٕنٛدۍ ہُم چھِ یِوان ییٚتہِ تٔمِس کَرُن چھِ آسان اَنان چھِ تورَے تورَے تِم مٲنز وٲنٛز أڑۍ چھِ اَنان کیک بیٚیہِ چھِ اَنان سوٚن ووٚن پَتہٕ حظ چھِ أسۍ راتَس وَنان پانَس بٲتھ پانَے تِم وَنان تِم تہِ وَنان پانَے تَتہِ تہٕ أسۍ تہِ وَنان ییٚتہِ آ تَمہِ پَتہٕ حظ چھِ پَتہٕ آسان صُبحَس خانٛدَر خاندرٕکۍ دۄہ چھِ پَتہٕ گۄڈٕ مطلب صُبحٲے ہُتھ کَن وَنان بٲتھٕے پَتہٕ حظ چھِ اَکہِ بَجہِ بٲگۍ دِوان سٲرۍسٕے ییٚمِس پِرٛژھمُت آسہِ تِم یِوان بَتہٕ وَتہٕ کھیٚنہِ دِوان چھِ اَصٕل پٲٹھۍ ہُہ دعوت سورُے یَتھ منٛز وازوان چھِ آسان پَتہٕ حظ چھِ تَمہِ پَتہٕ شامَن ہیوٗ چھِ پَتہٕ یِوان مَہراز تہِ نِوان چھِ ہُتھ کَن کھٮ۪وان چھِ مَہرازَن چھِ آسان اَڑٮ۪ن بَتہٕ أڑۍ چھِ یِوان ہُتھ کَن چاے پٮ۪ٹھٕے آ بیٚیہِ حظ چھِ اَڑٮ۪ن نِکاح پَرنَے تہٕ تِم چھِ پَران نِکاح تہٕ پَتہٕ حظ چھِ نِوان أڑۍ حظ چھِ مہندِی راتھ کہِ دۄہٕے پَران أڑۍ چھِ خانٛدرٕکۍ دۄہہِ مگر وۄنۍ چھِنہٕ حظ آسان ہُتھ کَن خاندرٕکۍ دۄہ چھِ کَران أسۍ زیادٕ پرٛٮ۪فَر کیٛازِکہِ تَمہِ دۄہ چھِ آسان مَہراز تہِ تٔتھۍ تہِ مہرٮ۪نۍ تہِ بہٕ وَنمو نہٕ حظ ترٛےٚ ژور چھِ اَسہِ خانٛدر تہٕ دوٚیمہِ یِیِو تُہۍ یور ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ اَدٕ کیٛاہ السلامُ علیکُم